مےٚ ہَسا کَرے اوترٕ ریٖسٮ۪نٛٹلی کٔرۍ مےٚ اوترٕ حظ یہِ ہَسا یہِ نان تہٕ بیٚیہِ پے مےٚ کَرُن کیک تہٕ کِرٛیٖم رول آڈَر اٮ۪مَزان پٮ۪ٹھ پَتہٕ گٔے تَمہِ پَتہٕ کٲم مےٚ ہَسا ییٚلہِ آڈَر کوٚر تِکیٛازِ اَسہِ اوس کینٛہہ ہَن پَژھٮ۪ن اوس اَسہِ نیب تہٕ مےٚ دوٚپ اَسہِ یِن پٔژھۍ تہٕ بہٕ ہَسا وۄنۍ آنلاینے آڈَر کٔرِتھ فاینٔلی گٔے کٲم پَژھیو ہَسا کوٚر فون تِمَن اوس اَکہِ دوٚیہِ دۄہہِ یُن نیب فار اٮ۪کزامپٕل اَز چھِ ڈیٹ شَتہٕ وُہِم یا پٕنٛژٕہِم تِمَن اوس ستووُہِمہِ یُن تہٕ مےٚ دوٚپ بہٕ تھاوٕ آڈَر کٔرِتھ وۄنۍ ییٚلہِ مےٚ آڈَر کوٚر تہٕ مےٚ ہَسا کوٚر یورٕ مہمانو واپَس فون کہِ أسۍ نہ سا ہٮ۪کو نہٕ یِتھ لگ بگ پانٛژَن شٮ۪ن دۄہَن تہٕ أسۍ ہَسا چھِ تَتھ خٲطرٕ معذرت خاں تہٕ فاینٔلی مےٚ ہَسا اوس یہِ آڈَر کوٚرمُت پَتہٕ پیوٚ مےٚ یہِ آڈَر کَرُن کٮ۪نسَل مےٚ دوٚپ اگر بہٕ یہِ آڈَر کَرَن یہِ گژھِ گَرِ خراب پٔژھۍ یِن لیٹ واریاہ پانٛژھِ دۄہہِ شیٚیہِ دۄہہِ ہیٚکَن پٔژھۍ یِتھ تہٕ مےٚ ہَسا کوٚر پَتہٕ یہِ کٮ۪نسَل پَتہٕ ہَسا گووُس بہٕ اَتھ وٮ۪بسایٹہِ پٮ۪ٹھ اَتھ اٮ۪پلِکیشنہِ پٮ۪ٹھ گوٚوُس بہٕ تہٕ تَمِچ ہِسٹِرٛی ہَسا کٔر مےٚ چَک یہِ کوٚت چھُ وٕنۍکٮ۪س ووتمُت تہٕ فاینٔلی مےٚ ہَسا کوٚر یہِ آڈَر پَنُن کٮ۪نسَل تہٕ سُہ ہَسا گوٚو کٮ۪نسَل تہٕ مےٚ نہ ہسا پے نہٕ پَتہٕ تَمِچ ضٔروٗرت پے نہٕ مےٚ کِہیٖنۍ نہٕ اٮ۪پلِکیشنہِ پٮ۪ٹھٕے ہَسا کوٚر مےٚ اَتھ سورُے کینٛہہ کٮ۪نسَل تِمو ہَسا اوس سورُے تورٕ پرٛاسٮ۪س کہِ ژٕ کِتھ پٲٹھۍ ہٮ۪کَکھ یہِ ہَسا یہِ کٮ۪نسَل کٔرِتھ یہِ پَنُن یہِ آڈَر تہٕ مےٚ ہَسا کوٚر پَتہٕ سُہ کٮ۪نسَل تَمے ساتہٕ